زٕ ٲٹھ زٕ ساس کُنوُہ پانٛژھ نو زٕ ساس تروُہ شےٚ ستھ زٕ ساس سَداہ ٲٹھ نو زٕ ساس اَکوُہ پانٛژھ ٲٹھ زٕ ساس زُتووُہ